آ یُس ہَسا پیٚٹرول ٲسِن یا کانٛہہ تہِ تیٖل ٲسِن زیاد کَرٕ بہٕ پیٚٹرولچی کتھ کہ یُس اَمیُک رَقَم کھوٚت یُس یہِ مہنٛگایی گٔے اَتھ تَمہِ سۭتۍ کیٛاہ گوٚو واریاہ اَثر پیوٚو وٕنۍکٮ۪نَس بایک چَلاوَن والٮ۪ن

دوٗر دوٗر ٲسۍ بایکَن پٮ۪ٹھ رایڈ کَرنہِ گَژھان یا یِمَن ریٚگیوٗلَر اوس کُنہِ جایہِ پٮ۪وان گَژھُن کَنٹِنیوٗ کٲنٛسہِ اوس آفِس پٮ۪وان گَژھُن کٲنٛسہِ اوس سُکول پٮ۪وان گَژھُن کٲنٛسہِ اوس کالج پٮ۪وان یا دَفتَر گَژھُن تِمَن کیٛاہ گوٚو تِمَن چھِ وۄنۍ حِساب سان گَرِ پٮ۪وان بایک کَڑٕنۍ تِمن چھُ گۄڈٕ پٮ۪وان وٕچھُن پَنُن بَجَٹ کوٗتاہ چھِ یا اَسہِ کۭژاہ ڈِسٹَنٕس چھِ کَوَر کَرٕنۍ تَمہِ حِساب چھِ تِمَن بایک پٮ۪وان کَڑٕنۍ اگر أسۍ وٕچھو اگر زیاد زیاد أسۍ یُس یہِ پیٚٹرول چھُ یا تیٖل چھُ اِستعمال کَرُن اَمہِ سۭتۍ کیٛاہ چھُ گَژھان اَمہِ سۭتۍ چھِ سٲنۍ یُس ماحولَس پٮ۪ٹھ نۄقصان واتان کِتھ پٲٹھۍ چھِ واتان ییٚلہِ اَسہِ زیاد زیاد یہِ اِستعمال کوٚر اَمہِ مَنٛز چھُ نیران کاربَن ڈاے آکسایڈ یُس ہَسا اکھ واریاہ مُضِر گیس چھِ کَتھ سٲنِس اِنوارَمٮ۪نٛٹَس خٲطرٕ یعنی کہِ سٲنۍ ماحولیاتی آلوٗدگی چھِ تَمہِ سۭتۍ گَژھان گوٚو سُہ چھُ کیاہ تمہِ سۭتۍ کیٛاہ چھِ گَژھان سٲنۍ یُس ماحول چھُ سُہ چھُ خراب گَژھان تہٕ تَمہِ سۭتۍ چھِ گٕلوبَل وارمِنٛگ گَژھان بیٚیہِ اگر أسۍ وٕچھو یِم آز بایک چَلاوان چھِ یہِ چھِ اَتھ پٮ۪ٹھ تہِ کَران ڈِپٮ۪نٛڈ کہِ بایک یۄس چھِ سُہ کۭژاہ ماڈَل چھِ سُہ کۭژاہ پرٛٲنۍ چھِ یا اِفشنسی کیٛاہ چھِ تَمِچ بایک اگر أسۍ وٕچھو سُہ چھا کاربَن ڈاے آکسایڈ ترٛاوان کِنہٕ کاربَن موناکسایڈ ترٛاوان یا اَجہِ چھِ ترٛاوان نایٹرٛوجَن آکسایڈ تہِ گوٚو یہِ چھِ وٕچھان یہِ یِمو سۭتۍ کیٛاہ چھِ گَژھان یِمو سۭتۍ چھِ زیادے زیادے سون یُس ہَوا چھُ سُہ چھُ گرا خراب گَژھان واریاہ وٕنۍکٮ۪نَس یِم بایک چَلاوَن وٲلۍ چھِ تِم کیاہ چھِ کران تِم واریَہو کوٚر سُچ ایٚلیٚکٹرٛکَس کُن یعنی کہِ یِم آز چھِ سکوٗٹی یِوان ایٚلیٚکٹرٛک تِم چھِ چارج گَژھان تِمو کوٚڑ تِمنٕے کُن سُچ یا بہٕ وَنو تۄہہِ کہِ ایٚلیٚکٹرٛک موٹر سایکَل تِمنٕے کُن کوٚرُکھ سُچ یا تِمو کٔرۍ پَنٕنۍ ہیبِٹٕس چینٛج تِمو لوگ پَیدٔلۍ پَکُن یا لوگُکھ سایکَلُک اِستعمال تہِ کَرُن گوٚو دۄہ کھۄ دۄہ گوٚو یُس پیٹرولک ریٹ گٔے زیاد زیاد اَمہِ سۭتۍ گٔے واریاہ دِقت تہٕ بیٚیہِ وَنہٕ بہٕ یِتھ پٲٹھۍ یوٗتاہ أسۍ زیاد زیاد پیٚٹرول کرو اِستعمال تیوٗتاہ گَژھِ سون ماحول خراب